ہیٚلو السلام علیکُم ٹھیٖک چھِو حظ خۄش پٲٹھۍ چھِوٕ اَہَن حظ ٹھیٖک حظ چھُ شُکُر اللہ تعالی مےٚ حظ اوس پھٮ۪رن یَزار سُوٕناوُن تُہۍ ؤنِو تُہۍ چھِوا سٕژ پھٮ۪رن سُوُن اَہَن حظ آ

اَہَن حظ بہٕ حظ چھَس تُہی نِش سُوٕناوان پَلَو وَلو چھَس بہٕ ژےٚ نِش سُوٕناوان تہٕ مگر مےٚ ؤنِو حظ اتھ کیٛاہ اَہَن حظ اَچھا حظ اَہَن حظ آ

اَتھ کیٛاہ حظ ہیٚیِو تُہۍ مےٚ

اَہَن حظ آ اَہَن حظ بہٕ حظ چھُس ژےٚ نِش سُوٕناوان بہٕ حظ چھَس میجَرمٮ۪نٛٹ ژےٚ ہٮ۪تھ دِوان تہٕ

اَہَن حظ آ اَہَن حظ آ

اَہَن حظ آ اَہَن حظ آ نہَ حظ یہِ حظ چھِ گژھان زیادٕ مےٚ بہٕ حظ چھَس ژیٚے نِش پلو سُوٕناوان اَتھ کٔرِو کَمٕے توتہِ کینٛژھا کٔرۍہوٗس کَم اَہَن حظ آ سُہ حظ چھُ گژھان واریاہ اَتھ اَدٕ بہٕ حظ چھَس ژیٚے نِش سُوٕناوان پَلو بہٕ حظ چھَس ژیےٚ نِش سُوٕناوان پَلو وَلو چھَس بہٕ سُوٕناوان ژیٚے نِش

اَہَن حظ اَہَن حظ آ

نہَ توتہِ کَر سا حظ کیٚنٛہہ کَم وُنکٮ۪ن حظ کَم پَہَن بہٕ حظ مےٚ حظ مےٚ حظ چھِ أمِس بٔچی ہٕنٛدۍ فِراکھ یَزار اَکھ زٕ تہٕ تِم تہِ حظ اَنہٕ بہٕ ژیٚے نِشٕے بہٕ حظ چھَس سُوٕناوان کیٚنٛہہ آ ٹھیٖک